دَہ وُہ تٕرٛہ ژَتجی پَنٛژاہ شیٹھ سَتَتھ ساس شیٖتھ ساس نَمَتھ ساس لَچھ اَکھ لَچھ وُہ ساس زٕ لَچھ ترٛےٚ لَچھ سَتھ لَچھ ٲٹھ لَچھ ٲٹھ لَچھ وُہ ساس ٲٹھ لَچھ تٕرٛہ ساس ٲٹھ لَچھ پَنٛژاہ ساس ٲٹھ لَچھ شیٹھ ساس ٲٹھ لَچھ نَمَتھ ساس نَو لَچھ نَو لَچھ پَنٛژاہ ساس نَو لَچھ سَتَتھ ساس دَہ لَچھ دَہ کَرور